مےٚ منٛز چھِ ساروی کھۄتہٕ زیادٕ اصٕل خوٗبی کہِ بہٕ چھَس ڈانٕس کران مےٚ چھُ ڈانٕس کرنُک واریاہ زیادٕ شوق نژنُک شوق نژ نَژنہٕ سۭتۍ چھِ اِنسان یہِ جِسمہٕ طور تہِ تازٕ روزان خوٗن تہِ دورٕ دور کران بیٚیہِ چھِ نَژنہٕ سۭتۍ اِنسان برۄنہہ کُن تہِ ہیٚکان پٔکِتھ برۄنہہ کُن واریاہ ہن یِمن چیٖزَن منٛز حِصہٕ نِوان تہٕ تَتہِ نَژان بہٕ چھَس یَژھان نَژَنٕکۍ ٹیٚوٗشن رَٹُن ییٚتہِ نژ نَژان آسن تَتہِ چھَس ہٮ۪چھان نَژُن تَتہِ ہٮ۪چھٕ ہا بہٕ نَژُن یہِ یِتھٕے پٲٹھۍ بَڑِ ہا میٲنۍ یہِ اَصٕلی سِکِل